اگر أسۍ وٕچھو یۄس کَشمیٖری لَنٛگویج چھِ اَتھ چھِ مطلب واریاہ ہَرٕ کانٛہہ چھُ وَنان کہِ یہِ چھِ واریاہ مُشکِل ہیٚچھِنۍ یہِ چھِ واریاہ مُشکِل لٮ۪کھٕنۍ کہِ یِم کیٛازکہِ یُس ییٚتہِ سکوٗلَن منٛز ٲسۍ أسۍ گۄڈٕنٮ۪تھ پَران برٛونٛٹھ برٛونٛٹھ ییٚتہِ ٲسۍ نہٕ کَشمیٖری پَرناوَن کیٚنٛہہ تَمہِ کِنۍ یِم اَسہِ برٛونٛٹھِم سِٹوٗڈَ مطلب شُرۍ چھِ یِم آسان چھِ لُکھ ییٚتِکۍ تِم ٲسۍ نہٕ ہٮ۪کان زیادٕ کَشمیٖر کیٚنٛہہ تِمَن ٲسۍ گَرے مطلب گَرٕ ٲسۍ تِم کَران پانہٕ ؤنۍ کَشمیٖری تِمَن اوس سُے مگر لٮ۪کھُن وٮ۪کھُن اوس نہٕ تِمَن تَگان کیٚنٛہہ نَہ ٲسۍ تِم ہٮ۪کان پٔرِتھ تِم ٲسۍ مطلب تِمَن اوس نہٕ زبٲنی یاد تہِ کیٛاہ چھِ یِم کَران مگر پَتہٕ ییٚلہِ تَمہِ پَتہٕ ووٚن پَتہٕ گورمٮ۪نٛٹَن تِمو دوٚپ یِہے کٔشیٖرۍ منٛز ییٚتہِ ہسا گوٚو کَشمیٖر اَگر یہِ کٔشیٖر چھِ ییٚتہِ چھِنہٕ یہِ کَشمیٖری لَنٛگویج چھِنہٕ أسۍ زیادٕ ییٚتہِ چھِ ییٚتہِ کٮ۪ن شُرٮ۪ن چھِنہٕ یہِ وۄتھان کیٚنٛہہ تَمہِ پَتہٕ کوٚرُکھ پَتہٕ اَسہِ یہِ کَشمیٖری کوٚرُکھ سکوٗلَن منٛز اٮ۪ڈ لَگ بَگ ایٹتھَس تام مگر پَتہٕ گٔے واریاہ ڈِفکَلٹی أسۍ ٲسۍ نَہ ٲس تَگان پَرُن کٲنٛسہِ نَہ اوس تَگان لٮ۪کھُن کٲنٛسہِ نَہ اوس آمتہٕ نَہ ٲسۍ کٲنٛسہِ وۄتھان نَہ ٲس ٹیٖچَر زیادٕ اٮ۪وَلیبٕل یہِ تہٕ یِمَے مِسکَنسٮ۪پٹ ٲسۍ پَتہٕ دَپان ہے کَشمیٖری چھُ واریاہ ٹَف یہِ ہٮ۪کو نہٕ أسۍ پٔرِتھ کیٚنٛہہ اَتھ چھُ ہُہ پرٛابلِم اَتھ چھِ یہِ پرٛابلِم تہٕ کٔرِکھ یِم پَتہٕ یِم پرٛابلِم یِم کَرٮ۪کھ یِم کَرٮ۪کھ پَتہٕ وٕچھکھ یِم آے لَبنہٕ تہٕ پَتہٕ کٔرِکھ یِم وارِ وارٕ وارٕ وارٕ ٹھیٖک تہٕ وۄنۍ چھِ لَگ بَگ آز ییٚتہِ ہَرٕ کانٛہہ ہیٚچھان کَشمیٖری اَصٕل پٲٹھۍ تہٕ گَرَن منٛز تہِ چھِ أسۍ شُرٮ۪ن ہیٚچھناوان اَصٕل پٲٹھۍ کَشمیٖری برٛونٛٹھ أسۍ دَپان ٲسی أسی ہیٚچھناوَن اِنٛگلِش اُردو مگر وۄنۍ چھِ أسۍ دَپان کہِ نَہ کشمیٖری تہِ ہیٚچھناوہون یہِ اَصٕل کیٛازکہِ یہِ چھِ اَسہِ مَدَر ٹَنٛگ